یُس یہِ کَشمیٖری لِٹریچَر چھِ یہِ ہَسا چھِ اَکھ پرٛٲنۍ زبان تہٕ یُس کَمپوزٕڈ ٲس گٔمٕژ کَمپوزٕڈُک مطلب گوٚو یُس ہَسا درٛاے سَنسکِرٛت لنٛگویج منٛز تہٕ أسۍ ہَسا وۄنۍ ہٮ۪کو ؤنِتھ یِتھ پٲٹھۍ زِ کَشمیٖری لنٛگویج تہٕ شاعری یِمَن ہُنٛد تال میل ہَسا چھِ برٛونٛہہ پٮ۪ٹھ روٗدمُت